ہیٚلو السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو اَصٕل پٲٹھۍ چھُوا بہٕ چھُس اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ سُکوٗل پٮ۪ٹھ چھِ ٹھیٖک ٹھیٖک چٲنۍ ایٚٹٮ۪ڈیٚمٕس چھِ وارِیاہ کَم دٔلیٖل کیٛاہ اگر ژےٚ سیٚونٹی فایو پٔرسنٹ پَگاہ اٮ۪ٹٮ۪ڈیٚنٕس بۄن آسی کُنے ایٚکزامس گَژھکھ نہٕ مطلب یِکھ نہٕ تَراونہٕ کیٚنٛہہ ٹھیٖک چھُ ٹھیٖک چھُ کنٹِنو یِیزیٚو وۄنۍ آدٕ سا بیٚیہ